اسلامُ وعلیکُم اسلام اعجاز صٲب تُہۍ چھُو ٹھیٖکھٕے بَس تُہۍ وٲتوٕ حظ زٔمیٖنَس پٮ۪ٹھ آ مگر زٔمیٖن کھٔنۍ زیو اَصٕل پٲٹھۍ اٮ۪کچُلی نا تۄہہِ اوسو اوترٕ کھوٚنمُت تہٕ مگر سُہ اوس تھوڑا بہت باسان اڈٕ پیوٚہمُے گَرِکۍ ٲسۍ وَنان یہِ چھُو تھوٚمُت تۄہہِ آد سا آد سا ٹھیٖک أسۍ یِمو پَتہٕ اوٗرۍ ٹھیٖک چھےٚ